میٛانہِ وِلیج ہَسا چھُ ناو گُنٛڈ خواجہ قاسِم بہٕ ہسا چھیٚس یہِ اَمہِ طریٖقہٕ پسَنٛد کَران اگر ہسا بہٕ گُنٛڈ خواجہ قاسمٕچ کتھ کَرٕ اسہِ ہَسا چھِ آسمَژٕ گُنٛڈ خواجہ قاسمَس مَنٛز واریاہ زیادٕ تِم اصلہِ اصلہِ شَخصیت یِمو سۭتۍ لوٗکھ چھِ واریاہ زیادٕ متٲثر گٔمِتۍ اگر ہَسا أسۍ اَکھ وَنو تِمَن منٛز تٔمِس ہَسا اوس ناو حُسہٕ بَب حُسہٕ بَبَن ہسا آسہٕ لیٚچھمژٕ مَرثی تٔمۍ ہسا چھِ تِژھ مَرثی لیچھمٕژ وُنہِ تہِ ہسا چھُ تٔمِس ہسا گوٚو تٔمِس ہسا گٔے تَقریٖبًا پَنٛژاہ ؤری موٚمتِس پَنٛژاہو ؤرۍ یو پَتہٕ تہِ ییٚلہِ تٔمۍ سُنٛد کلام چھِ پَران اِنسان ہسا چھُ واریاہ زیادٕ مُتٲثِر گژھان تَمہِ پَتہٕ ہسا چھِ ٲسمٕژ اَتھ سٲنِس گُنٛڈ خواجہ قاسمَس منٛز بیٛاکھ اَکھ اصٕل شخصیت تٔمِس ہسا چھُ اوسمُت ناو مِرزا ابوالقاسِم سُہ ہَسا چھُ اوسمُت لیٚکھان پَننہِ کِتابہٕ تٔمۍ ہَسا چھِ ٲسۍ مِتۍ پَننہِ مَرثی لیچھمَژٕ تٔمۍ ہَسا چھِ آسمَژٕ پَننہِ نَظمہٕ لیچھمَژٕ تٔمۍ سٔنٛدۍ تٔمہِ سۭتۍ ہسا چھِ گُنٛڈ خواجہ قاسمٕکۍ لوٗکھ واریاہ زیادٕ مُتٲثر گٔمٕتۍ واریاہ زیادٕ اگر وُنٛکیٚن تہِ أسۍ تٔمۍ سٕنٛدۍ طرزِ زِنٛدگی پٮ۪ٹھ چھِ نظر ترٛاوان سۄ ہسا چھِ واریاہ اَکھ اصٕل شخصیت ٲسمٕژ میٛانہِ گامٕکۍ لوٗکھ ہَسا چھِ واریاہ زیادٕ باشعوٗر لوٗکھ میٛانہِ گامٕکۍ لوٗکھ چھِ واریاہ زیادٕ اصۭل لوٗکھ تہٕ میٖٹھۍ لوٗکھ یِمَن سۭتۍ اگر ہَسا اسہِ دوٚیمہِ گامُک نَفَر ییہِ سُہ ہَسا چھُ گَژھان تِمَن سۭتۍ جَلدی رٔلِتھ کہِ سُہ ہَسا چھُ وَنان کہِ یہِ چھُ واریاہ زیادٕ یہِ اَصلِس یَتھ سۭتۍ بلانٛگ کَران تِکیٛازِ دَپان اِنسٲنیِتَس منٛز ٲں اِنسانَس منٛز گژھہِ اَکھ ضروٗری چیٖز آسُن سُہ گوٚو اِنسان سٕنٛز اِنسٲنیِت میٛانہِ گامٕکۍ لوٗکھ ہَسا چھِ پَرٛزٕناونہٕ یِوان خواجہ سۭتۍ تِکیٛازِ اسہِ ہَسا چھِ ٲسمٕژ میٖرٲثی کرٛام خواجہ تَؤے ہسا چھُ اتھ ناو گنٛڈٕ خواجہ قاسِم بیٚیہِ ہَسا چھُ میٛون گام بیٚکہِ اَکہِ ییٚمہِ سۭتۍ مشہوٗر تَتھ ہَسا چھِ وَنان ویٖر یُس ہَسا سُہ ویٖر چھُ تَمہِ مٔنٛزۍ ہَسا چھُ تَتھ واریاہ خوٗبصوٗرَت کَنیٛو بَنٛڈ بنٲیِتھ یُس سُہ کَنیٛو بَنٛڈ چھُ آمُت مختلف حِصَن منٛز تقسیٖم کَرنہٕ تَتھ ہَسا چھِ یِوان دوٗر دوٗر پٮ۪ٹھ لوٗکھ وُچھنہِ تہٕ تمیٛک نظارٕ کَرنہِ کَرنہِ تَمہِ پَتہٕ ہسا چھِ میٛٲنِس گامَس منٛز واریاہ فیسَلٹی موٗجوٗد یِمَن کُن ٲں لوٗکھ وُچھان چھِ تہٕ تِم ہَسا چھِ واریاہ زیادٕ مُتٲثر گژھان بیٚیہِ ہسا چھُ مےٚ پَننہِ گامُک یہِ خۄش کران اسہِ ہسا چھُ اوسمُت گۄڈٕنیٛک ڈی سی تہِ گُنٛڈ خواجہ قاسمُک اسہِ ہسا چھُ اوسمُت گۄڈٕنیٛک جج تہِ پَننہِ گامُک تمے کِنۍ ہسا چھیٚس بہٕ پننہِ پَنُن گام واریاہ زیادٕ پسنٛد کَران بیٚیہِ ہسا چھُ مےٚ آلریڈی پَننہِ گامٕکۍ لوٗکھ تہِ واریاہ زیادٕ پسنٛد